اَسلام علیکُم ورحمتہُ اللہ وبرکاتہوٗ اُمید چھم زِ تُہۍ ٲسِو ٹھیٖک پٲٹھۍ حظ اَسہِ حظ ہا کَرے تُہُند دُکان پٮ۪ٹھ کوٚر اَسہِ آرڈر حظ اَسہِ حظ گوٚو آز تقریٖبن گٔے ترٛےٚ رٮ۪تھ حظ کوٗلر اکھ اوس اَسہِ آرڈر کوٚرمُت تُہُندِ دُکان پٮ۪ٹھ حظ ییٖتس تۄہہِ سُہ اَسہِ تِژھ پھِر دِتوٗ ییٖتِس قۭمتس سُہ اَسہِ دِتوٗ اَسہِ چھُ باسان سُہ قۭمَتھ واریاہ کَم تِکیازِ یہِ چھُ واریاہ فٲیدٕ مَند یہِ چھُ درٛاو اَسہِ واریاہ ٹایم دیُت اسہِ أمۍ واریاہ دۄہَس چھُ یہِ ژور پانٛژھ گَنٹہٕ حظ ہٮ۪کان دِتھ کوٗلر نتہٕ چھ عام کوٗلر تٕم چھِ ہٮ۪کان دۄہس گَنٹہٕ مَسان مَسان دِتھ أمۍ دِتۍ اَسہِ ژور گَنٹہٕ کُنہِ رُکاوَٹہٕ وَرٲے چَلیو یہِ کَنٹِنیو ژورَن پانژن گَنٹَن چھ یہِ چلان حظ أسۍ چھِ تُہُند شُکُر گُزار زِ أسۍ ہٮ۪کو یہِ کُنہِ تہِ جایہِ اَپڈیٹ اِنسٹال کٔرِتھ یا کُنہِ تہِ جایہِ آفسَس منٛز دُکانَس منٛز یا گرِ تہِ کُنہِ کَمرَس منٛز حظ لگٲیِتھ یہِ حظ چھُ واریاہ تۄہہِ اَصٕل اکھ چیٖز اوٚنمُت أسۍ حظ چھِ تُہُند واریاہ شُکُر گُزار اَسہِ چھُنہٕ پَریشٲنۍ ہُند سامنہٕ پیوان کَرُن کیٚنہہ حظ أسۍ چھِ تُہُند واریاہ شُکُر گُزار تۄہہِ دِتوٗ اَسہِ یُتھ کانہہ کوٗلر حظ ییٖتِس قۭمتس پٮ۪ٹھ یُس یہِ کوٗلر حظ چھُ اَتھ چھُ اکھ بیاکھ قٕسٕم بیاکھ خٲصیت چھِ اَمِچ زِ اَمیُک سایز چھُ واریاہ نیُک آسان یِم باقٕے عا عام کوٗلر چھِ آسان تِہُند سایز چھُ بوٚڑ آسان تم چھِنہٕ کَمرَس منٛز آرام سان ہٮ۪کان واتنٲیِتھ کِہیٖنۍ حظ یہِ حظ ہٮ۪کون أسۍ کُنہِ تہِ تھٲے کُنہِ تہِ جایہِ تھٲیِتھ یہِ چھنہٕ تیٖژ جاے رَٹان حظ کیٚنہہ یہِ چھُ واریاہ کَم جاے پانَس اَنڈر نِوان حظ یہِ چھُ واریاہ کَم جاے رَٹان بیٚیہِ چھُ یہِ اَصٕل پٲٹھۍ چلان حظ خراب وراب نہٕ گژھان کِہیٖںۍ پَنٕنِس ٹایمَس پٮ۪ٹھ پانَے حظ چلان منٛزٕ نہٕ رُکِتھ گژھان کِہیٖںۍ ییٚمہِ سۭتۍ نہٕ اَسہِ کُنہِ ساتہٕ زَلالتھ پَے پَژھیٚن منٛز کَرٕنۍ حظ کِہیٖنۍ اَسہِ چھُ أمۍ تھوٚو اَسہِ واریاہن جاین حظ عٮ۪زتھ یہِ چھُ واریاہ اَصٕل أسۍ چھِ تُہُند شُکُر گُزار یہِ تۄہہِ دِتوٗ اَسہِ یہِ ییٖتِس قۭمتس پٮ۪ٹھ تہٕ اُمید چھم زِ باقٕے چیٖز یِنہٕ وٲلی تہِ آسن اَسہِ یِتھٕے پٲٹھۍ فٲیدٕ حظ أسۍ چھِ تُہُند شُکُر گُزار ادٕ کیاہ اَسلام علیکُم